سٲنِس ایریاہَس منٛز چھِ زیادٕ تر یوٗز گژھان جِیو تہٕ اِیَٹَل زیادٕ تر تیز چھُ چَلان جِیو بیٚیہِ چھُ لوکَل نٮ۪ٹؤرٕک اَسہِ بی اٮ۪س اٮ۪ن اٮ۪ل اِیَٹَل چھُ یِمَے چھِ اَسہِ ٹیلی فون تہٕ اِنٹرنٮ۪ٹ سٔروِس یہِ حظ یہِ کَران